مےٚ حظ أنۍ اکھ گٲڑۍ یس سِلیرو ماروتی سُزوٗکی ہٕنٛز چھِ ییٖژ کَمزور گٲڑۍ نہ حظ وٕچھ مےٚ کانٛہہ اَمِچ یُس باڈی چھِ جِسٕم چھُ تَمیُک ٹیٖن چھُ بَڑٕ نوزُک چھُ سُہ مۄہموٗلی چیٖزَس پٮ۪ٹھ چھُ سُہ بۄڑان حظ تَتھ چھنہٕ بَنان یِژھ ژِھٮ۪نان حظ اکثَر اگر وٕچھو نہ چھُ تَتھ سیٖٹہٕ کَمفوٹیبٕل آرام دِٮ۪ہہ نہ چھِ تَتھ تِم وایپٲرٕس کٲم کَران نہ بیٚیہِ چھِ بَڑٕ تیٖل کھٮ۪وان زیادٕ حظ سُہ چھُ یُہوے مایِلیج آسۍ دِوان سۄ یُہوے دہ پَنٛدَہ کلوٗ میٖٹَر بَس امہِ کھۄتہٕ زیادٕ نہٕ رَس تہِ گۄڑ چھِ کَمپٕنی وَنان واریاہ کیٚنٛہہ اَتھ منٛز وٕچھ مےٚ بَڑٕ کٔمی نہ چھِ ہٮ۪کان سۄ زورٕ سان پٕکِتھ پِکَپ چھُس نہٕ کِہِنۍ حَظ بَڑ چَڑایَن پٮ۪ٹھ چھِ سَہ بَڑ کرٛٮ۪ٛمان اگر دوٗر کُنہِ پٕہٲڑی عَلاقَس کُن اِنسان روزان آسہِ تور نہ حَظ لَگہِ سیلیٛرو کیٚنٛہہ حظ اَتھ پرٛوڈَکٹَس منٛز وٕچھ مےٚ واریاہ کَمزوٗری اَمیُک میوٗزِک سِسٹَم حَظ رَس نہٕ کٲم کران دۄہَس لَگ بَگ دَہہِ لَٹۍ گَژَھان ڈِسکَنٮ۪کٹ ژٮ۪نان حَظ بِلیوٗٹُتھ نِش سیٖٹہٕ چھِ امِچہِ بَڑٕ دَرِ بَڑٕ سخٕت سیٖٹہٕ امہِ سۭتۍ چھُ کَران کَمرَس دود حَظ تِم چھنہٕ رَس تہِ آرام دِٮ۪ہہ اگر أسۍ وٕچھو تتھ منٛز تَتھ چھُ مُبلیل پٮ۪وان بَدلاوُن شیٚیہِ شیٚیہِ ریٚتہِ حَظ ہوٚتہِ چھِ دہ کَران نٕو گٲڑۍ ہوٚتہِ چھِ یَس تھومُت بارٕ قۭمَتھ شے لَچھ رۄپیہٕ پے اسہِ یہِ گٲڑۍ مگر تَمہِ قۭمتہٕ حِساب نَہ حَظ چھُ یہِ کار آمَد پرٛوڈَکٹہٕ کِہیٖنۍ حَظ اگر أسۍ وٕچھو تَتھ ڈِکی چھِ تَتھ پٕتۍکِن حَظ سۄ تہِ تَتھ تہِ جَگہ واریاہ کَم سیٖٹہٕ چھِ اتھ منٛز چھِ مُشکِلَن واتان سیٖٹَن پٮ۪ٹھ ژورٕے نفر حالانکہِ باقِیَن گاڑیَن منٛز چھِ پانٛژھ نفر واتان اَتھ منٛز چھِ مساہ مُشکِلَن ژور نفر حظ یِوان اَمِکۍ ٹٲر وٕچھو تِم تہِ چھِ وٕسِتھ کٕم تانۍ کَمپٕنی ہِنٛدۍ تَتھ چھُ اَکثر وٕچھان اَتھ تہِ چھ پٮ۪وان شیٚیہِ شیٚیہِ ریتہٕ ٹٲر بدلاوٕنۍ کٕہٕنۍ فٲیِدٕ نہ حَظ چھِ یہِ سِلیرو اَنٕنۍ اگر أسۍ وٕچھو تَتھ بَرعقٕص باقٕے گاڑِ باقٕے کَمپنیَن ہٕنٛز گاڑِ یۄس یہِ ماروٕتی سُزوٗکی ہٕنٛز سِلیرو چھ یہِ چھ بَڑٕ امیُک یُس یہِ ٹیٖن پٮ۪ٹھ چھُ یہِ چھُ بَڑٕ نَرٕم ییٚلہِ حظ پَکان چھ آسان چَلنس دوران چھِ یہِ بَڑٕ ہِلہٕ کَران ہَوا سۭتۍ چھِ یہِ وَتہِ وَتہِ ہِلہٕ کَران اتھ چھِنہٕ ہیٚکان زیادٕ تیٛزَر سان اِنسان پکنٲیِتھ کیٚنٛہہ ہَتھ ہیٚکو نہٕ اَتھ سِپیٖڈ کھٲلِتھ حظ کیٚنٛہہ اَتھ چھُ بَڑٕ مُشکِل اَتھ چھُ کھوژان اِنسان یہِ ما پَلٹہِ اَمہِ حِساب تہِ چھ یہِ بَڑٕ کَمزور حظ اِنٛجَن اگر أسۍ وٕچھو تَمیُک تَتھ چھُ نہٕ طاتھٕے سُہ چھُنہٕ ہیٚکان تِیوٗت ژٲلِتھ کیٚنٛہہ سُہ چھُ تریٚیہِ پِسٹَن حَظ تَمیُک تہِ چھُ پٮ۪وان یہِ وٕچھ مے اتھ مُتعلِق حظ نَگیٛٹِو کَمٮ۪نٛٹ حَظ